بِسمِ اللہِ الرحمٰن الرحیٖم أسۍ چھِ فیملی منٛز پانٛژھ ممبر پانٛژھ بٲژ ہسا چھِ أسۍ فیملی منٛز یتھ منٛز پننِس خانٛدانس مَنٛز موٗل موٗجۍ بیٚیہِ چھِ أسۍ بارٕنۍ زٕ موٗل حظ چھِ اسہِ یِہٲے گَھرِچۍ زٔمیٖندٲریَہ کَران بیٚیہِ چھِ موٗجۍ حظ چھِ یِہٲے گَھرٕچۍ کٲمہ وٲمہ کَران بیٚیہِ چھِ أسۍ بارٕنۍ ترٛےٚ زٕ بارٕنۍ چھِ پَران بہٕ حظ چھُس گَھرِچی کٲم وٲم کَران تہٕ بیٚیہِ چھِ مےٚ دوٗس چھِ مےٚ ییٚتی حظ روزان أسۍ چھِ کۄل ڈِسٹِرٛک کۄلگٲمِس منٛز روزان مےٚ حظ چھُ دوٗس ییٚتکی تِم حظ چھِ واریاہ اصٕل واریاہ تِم تہِ حظ چھِ تِم تہِ چھِ پران ییٚمہِ ساتہٕ تہِ تِمن میوٗن ضروٗرت یا مےٚ چھُ تِہنٛد ضروٗرت پیٚوان أسۍ ہسا چھِ سورُے کیٚنٛہہ کران تمہِ ساتہٕ اکھ أکِس ضروٗرت یِوان تِمے گٔے فرٛیٚنٛڈ تِمے حظ چھِ دوٗس یِوان ماننہٕ